ہٮ۪لو آ یاسیٖن صٲب چھُو حظ آ جِناب مےٚ حظ اوس بوٗزمُت یہِ تۄہہِ چھُو یہِ لینٛڈ زٔمیٖن کیٛاہ تھام پٕلاٹ کَتٮ۪تھ تُہۍ چھُو تُہۍ کٕنان تہٕ مےٚ ؤنۍتو تُہۍ یہِ اٮ۪گزیکٹ سایِٹ کَتٮ۪تھ چھُ یہِ اَہن حظ آ ٹھیٖک آچھا ٹھیٖک تہٕ اَسہِ حظ چھِ اَسہِ بوٗز اَسہِ چھِ زٔمیٖنَس زٕ کنال ہیٚنۍ تقریٖباََ تہٕ مےٚ ؤنۍتو یہِ اَتھ چھےٚ یِم کاغذات واغذات چھےٚ اَتھ برابر آچھا یہِ چھےٚ یہِ چھےٚ گوٚمُت یہِ چھےٚ گوٚمُت کوٹ بَیہِ کِنۍ یہِ چھُ کوٚرمُت پٹواری صٲبَن اَچھا ٹھیٖک ٹھیٖک تہٕ مےٚ ؤنۍتو یہِ چھےٚ تۄہہِ فادرٕ سٕنٛدۍ ناو کِنۍ یہِ چھُ وٕنۍ تُہُنٛدے ناوٕ آچھا ٹھیٖک اَچھا ٹھیٖک ٹھیٖک تہٕ مےٚ ؤنۍتو یہِ تُہۍ کیٛاہ چھُو ریٹا ویٹا اَتھ کران اَچھا ٹھیٖک تٕرٛہ لَچھ یہِ چھُو تُہۍ نٮ۪ٹ ریٹ کَران اَتھ کِنہِ اَتھ چھِ پَتہٕ یا اَتھ گژھِ گُنجٲیِش کیٚنٛہہ کَم گژھنٕچ مےٚ ؤنۍتو یہِ اَتھ کۄس وَتھ اَتھ چھےٚ ہُہ لۄکٕٹ ریڈٕ وَتھ کِنہٕ اَتھ چھِ اَژان بٔڑ گٲڑۍ اَچھا

اچھا گوٚو وَتھ چھِ اَتھ ٹھیٖک پٲٹھی تہٕ مےٚ ؤنۍتو یہِ وٕنۍکٮ۪ن مہ چھِ اَتھ کیٚنٛہہ کانٛہہ مٮ۪وٕ کُلا وٮ۪وٕ کُلا رُیِتھ کِنۍ یہِ چھِ وٕنۍکٮ۪ن پٕلینسٕے پٮ۪ٹھ یِتھَے کٔنی ٹھیٖک نہ بہٕ چھُس نہٕ تہِ وَنان مےٚ دوٚپ بنان چھِ مے بی یہِ چھےٚ وٕنۍکٮ۪نَس اَتھ چھےٚ کُلا وُلا مےٚ دوٚپ تہٕ تَمی کِنٮ۪تھ یہِ ؤنۍتو مےٚ بیٚیہِ أسۍ زَن دِمو اَتھ کرہو وِزِٹ اَتٮ۪تھ أسۍ وٕچھہو گۄڈٕ یہِ پٕلاٹ تہٕ تُہۍ کَر ہیٚکِو تُہۍ کَر چھُو فِرٛی آچھا ٹھیٖک ٹھیٖک تہٕ نہ وٕنۍکٮ۪ن ہٮ۪کو نہٕ یِتھ کِہیٖنۍ تہٕ اَلبتہ پگاہ کَرو بہٕ تۄہہِ کال ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ